اَسلام علیکُم مایِسچٕرایزَر فیس کرٛیٖم یہِ پرٛوڈکٹ چھُنہٕ پازِٹِو رِزلٹ ہاوان کیٚنٛہہ اَسہِ ٲسۍ ریشٕز بیٚیہِ ٲسۍ پِمپٕلٕز مطلب یِم نہٕ اَمہِ اٮ۪پلَے کَرنہٕ سۭتۍ تہِ ٹھیٖک گٔے کیٚنٛہہ تہٕ اَمہِ برعَکٕس پیوٚو واریاہ نَگیٹِو اِمپٮ۪کٹ اَمہِ سۭتۍ چھِ پورٕز گژھان بٕلیک ہٮ۪ڈٕز زیادٕ زیادٕ گژھان ڈرٛاینٮ۪س یِوان بٕتھِس پٮ۪ٹھ تہٕ خاص کَر چھُنہٕ یہِ مارکٮ۪ٹَس منٛز اٮ۪وٮ۪لیبٕل آسان کیٚنٛہہ بیٚیہِ چھِ یہِ واریاہ زیادٕ اٮ۪کٕسپٮ۪نسِو